اَگر أسۍ کَتھ کرو مطلب اوکِپیشَن روزگار یِمَن مطلب یہِ چھِ آسان اَکھ کاسٹ تِم یِمَن یِمَن نزدیٖک آسہِ سِنٛد یا دٔریاو تِم چھِ گاڈٕ کھالان پانَے تہٕ پَتہٕ چھِ کٕنان تہٕ اَتھ منٛز چھِ یِم واریاہ مطلب اَتھ منٛز چھِ اَکھ اِنٛٹرٛسٹِنٛگ تھِنٛگ یہِ زِ اَتھ منٛز چھِنہٕ أمِس یورٕ خرچی مطلب اَگر اَسہِ کانٛہہ بِزنِس کرو تَتھ چھِ یورٕ اِنوٮ۪سٹ گۄڈٕ کَرُن اَتھ چھِنہٕ اِنوٮ۪سٹ کَرُن اَتھ چھُ ٹایِم مطلب کُنہِ ساتہٕ ہیٚکہِ أمِس کامہِ دۄہ بٔنِتھ اَگر أسۍ کَتھ کَرو یُس دۄہَس ناوِ منٛز بیوٗٹھ دریابَس منٛز کُنہِ دۄہ ہیٚکہِ أمِس اَصٕل کامہِ دۄہ بٔنِتھ کُنہِ دۄہ ہیٚکہِ نہٕ أمِس بٔنِتھ کِہیٖنۍ أمِس یہِ چھِ اَتھ یہِ چھِ أمِس رِسِک لَک قٕسمَتَس تام اَتھ پٮ۪ٹھ کُنہِ دۄہ اَگر کُنۍ دۄہ دۄہ اوسُس تہٕ بَنٮ۪س اَصٕل اَگر نہٕ اوسُس تہٕ تیٚلہِ چھُ تیٚلہِ چھُ مطلب أمِس دۄہَس شامَس اَگر کٲنٛسہِ عیال آسہِ پَکان مطلب أتھۍ پٮ۪ٹھ یُس دۄہَس آسہِ زینان شامَس آسہِ پَنٛنِس عیالَس دِوان مطلب سُہ زَن اوس تٔمِس زَن بیوٗٹھ دۄہَس گاڈٕ رَٹنہِ شامَس تام آو نہٕ تٔمِس کِہیٖنۍ تٔمِس لَگہِ عیالَس تیٚلہِ اَمہِ آیہِ فاقہٕ سیوٚد تہِ کیٛاہ اَتھ ہیٚکہِ تہِ رٔٹِتھ تہٕ کِہیٖنۍ ہیٚکہِ نہٕ رٔٹِتھ یہِ چھِ یہِ چھِ ڈِفرنٛٹ اَدَر مطلب روزگار باقیو کامیو کھۄتہٕ تہِ یِتھۍ کٔنۍ زِ اَتھ یُس یِتھۍ کٔنۍ مےٚ ووٚن اَتھ منٛز چھِنہٕ اَگر أسۍ کَتھ کرو اَتھ منٛز چھِنہٕ مطلب پوٗرٕ چھُنہٕ اِنسانَس پَے کِہیٖنۍ بہٕ ہٮ۪کاہ کیٚنٛہہ کھٲلِتھ تہِ یا نَہ کھالا یہِ چھُ لَک یہِ چھِ سٲلِم اَتھ پٮ۪ٹھ لَکَس تام ڈِپٮ۪نٛڈ اَگر کھولُن کیٚنٛہہ تہٕ بَنٮ۪س کامہِ دۄہ اَصٕل بیٚیہِ آز چھِ ریٹ اَگر گاڈَن ہٕنٛز کَتھ کَرو ریٹ چھِ ریٹ چھِ آز واریاہ ڈاے ہَتھ ترٚےٚ ہَتھ رۄپیہِ تہِ چھِ دِوان ساڑ ترٚےٚ ہَتھ رۄپیہِ تہِ چھِ گاڈٕ کِلوٗ دِوان اَتھ اَتھ منٛز تہِ چھُ مطلب یِم اَصٕل کامہِ دۄہ کران یِمہٕ ییٚلہِ یِم ییٚلہِ یِم کھالَن کیٚنٛہہ اَگر نہٕ کھولُکھ تہٕ یِم مطلب یُس أتھۍ پٮ۪ٹھ آسہِ سُہ ہیٚکہِ نہٕ اَتھ کِہیٖنۍ کٔرِتھ پَتہٕ تٔمِس تٔمِس لَگہِ سیوٚد عیالَس اَتھ منٛز فاقہٕ